یُس ہِیٚلٕتھ کِیَر سِسٹم ہِنٛدوستَانَس منٛز چھُ سُہ چھُ سُہ چھُنہٕ زیادٕ اَصٕل کینٛہہ تہٕ مگر زیادٕ تہِ خراب چھُنہٕ کینٛہہ سُہ کیازِ چھُنہٕ زیادٕ اَصٕل تِکیازِ یُس اگر أسۍ ڈاکٹَرس نِش گۄڈنؠتھ چھِ گژھان اَسہِ چھُنہٕ گۄڈنؠتھٕے جلدی فرق گژھان کینٛہہ کینٛژاہ توٚتانۍ چھِنہٕ تِمَن ڈایگنوزٕے گژھان ڈاکٹرَن یٖتسِ کالَس اسہِ دود چھُ واریاہ آسان برونٛٹھ ووتمُت اور نَہ چھُ پتہٕ میڈِسن تَمہِ آیہِ آسان پراپرلی زِ سۄ سُہ دوا کرِ تتھ یۄس سُہ بؠمٲرۍ آسہِ تَتھ کرِ سُہ دی سُہ کرِ سُہ فرق اور اگر یُس خاص کر یُس کٔشیٖر منٛز چھُ ہیل ہِیٚلٕتھ کِیَر سِسٹم چھُ یہِ چھُ زیادٕ خراب اَتہِ چھُنہٕ مطلب زیادٕ یِوَان سَننہٕ ڈاکٹرَس کینٛہہ اور لُکھ چھِ وۄنۍ کرَان پرَیٚفَر تِم گژھن تِم چھِ گژھان پرٛیفر چھِ تِم کرَان زیادٕ یِہوے زِ تِم گژھن پرٛیویٹ کِلنِکن پؠٹھ پننِس یۄس تِمن دود اسہِ تتھ نظر دِناونہِ ڈاکٹرس نِش اور اگر أسۍ جنرَلَس منٛز کَتھ کَرو ہِندوستانَس منٛز ہِندوستانَس منٛز چھُ واریہَن جایَن یُس ہِیٚلٕتھ کِیَر سِسٹَم چھُ سُہ چھُ واریاہَن جایَن چھُ سُہ بہتر اور واریاہَن جایَن چھُنہٕ سُہ بہتر کینٛہہ مِثال پوٚن بَجَن بَجَن سِٹیٖزَن منٛز چھُ ہِیٚلٕتھ کِیَر سِسٹم واریاہ حدَس تام اَصٕل اور لۄکچَن لۄکچَن سٹیٖزن منٛز چھُ گامَن گامَن منٛز چھُ یہِ چھُنہٕ تَمہِ آیہِ یہِ ہِیٚلٕتھ کِیَر سِسٹم کینٛہہ اور یہِ اگر أسۍ اتھ ہِیٚلٕتھ کِیَر سِسٹمس باقیَن باقیَن مُلکَن سۭتۍ کرو نہٕ کَمپِیَر تَمہِ تیٚلہِ ہؠکو اگر أسۍ باقیَن مُلکَن سۭتۍ تَتھ کَمپِیَر کرَو مگر کرو ڈؠولَپٕڈ کَنٛٹٕرِیٖز یِم بَجہِ بَجہِ کَنٛٹٕرِیٖز چھِ مِثال اَمریٖکا چھُ چایِنا چھُ یا باقٕے باقٕے کَنٛٹٕرِیٖز چھِ تَتہِ چھُ ہِیٚلٕتھ کِیَر سِسٹَم ہِندوستَانٛکہِ کھۄتہٕ واریاہ زیادٕ بہتر تَتھۍ چھُ یِوان ڈاکٹر چھُ پوٗرٕ یِمَن پَیشَنٛٹَن سنان اَصٕل پٲٹھۍ اور یۄس ڈزیٖز چھِ آسان تتَھ چھِ پننِس ٹایمس پؠٹھ اَصٕل پٲٹھۍ کِیَر دوا مِلان اور کِیَر گژھان اور ڈاکٹر چھُ تَتھ اَصٕل پٲٹھۍ ڈایِگٕنُوز کران اور سۄ ڈیٖزز بؠمٲرۍ چھِ تمہِ کینٛہہ کینٛہہ ٹایِمہٕ بادٕے گژھان ٹھیٖک اور تَتھۍ چھُ تَتھۍ چھُ ہِیٚلٕتھ کِیَر سِسٹم ونو یِتھ پٲٹھۍ تہِ چھُ تَتہِ بہتر تِکیازِ ییٚتہِ یِم ہندوستانس منٛز چھِ کینٛہہ ڈاکٹٲرٕس آسان یِم چھِ پنٕنۍ ییٚلہِ ڈاکٹری کمپلیٖٹ چھِ کرَان اور یِم چھِنہٕ زیادٕ پرِیٚفَر کرَان زِ تِم بیٚہوان ییٚتہِ کتہِ ہندوستانس منٛز اتھ چھُ اکھ وجہ یہِ تہِ زِ سرکار تہِ چھُ اتھ وجہ مطلب تِمَن چھُ باقیَن کَنٛٹٕرِیٖزَن منٛز چھِ تِمَن تنخاہ ملان زیادٕ بہَ نِسبَتہِ ہندوستانکہِ کھۄتہٕ اور تِم چھِ اگر اسہِ بٔڑی بٔڑۍ ڈاکٹر آسہِ تِم چھِ ییٚتہِ نَیرَان اور تَمہِ سۭتۍ چھُ سون ہِیٚلٕتھ کِیَر تہِ ہؠکَان خراب گٔژھِتھ اور سرکارس پزن یِم چیٖز وقتَن فہَ وقتَن دوٗر کرٕنۍ تِمَن پزِ اَتھ چیٖزس پؠٹھ زیادٕ نظر سٲنی کرٕنۍ اور اگر أسۍ ونو وۄنۍ ہسپت اگر أسۍ ونو وۄنۍ اسہِ کم چیلینجز چھِ مٔنٛزۍ چھِ چیلینجز یِمٕے یِوان زِ اسہِ چھُ ونان ڈاکٹرس اکھ اکھ بؠمٲرۍ ہسا چھِ تہٕ سُہ چھُ کرَان بیٚیہِ کِس بؠمارِ علاج تٔمِس چھُنہٕ پوٗرٕ ڈایگنوز گژھان کینٛہہ مِثالِ پٲٹھۍ پٔتمہِ لٹہِ اوس مےٚ پٔتۍ کِنۍ یَتھ أسۍ سِکنَس درٛومُت أکؠن داگ بہٕ گوُس پَنٛنِس ڈِسٹِرک ہاسپِٹلَس منٛز یہِ چھُ واریاہ پرٛٲنۍ کَتھ اور تَتہِ دوٚپ مےٚ ڈاکٹر سٕے مےٚ ہسا چھُ یِتھ پٲٹھۍ تٔمِس ہو مےٚ سُہ سَنِیو نہٕ مےٚ تَمہِ آیہِ کینٛہہ اور دوا دِیُتُن واریاہَس لَیکھِتھ اور مےٚ گٔے نہٕ فرکھا ورکھا کینٛہہ یہِ چھُ مےٚ اَکھ لایِو ایٚگزامپٕل پننہِ زِنٛدَگی ہِنٛز وۄنۍ وَنو ہایجیٖنُک سوال آز برونٛٹھ کینٛہہ ٹایِم ہؠتھ یُس پٔتِم ٹایِم اوس صفٲیی ہُنٛد اوس نہٕ خاص خیال یِوَان تھاونہٕ کینٛہہ اور مٔکرَیٚر اوس آسان ہاسپِٹلَن منٛز تہٕ وۄنۍ چھُ کینٛہہ ٹایِمہٕ باد چھِ اَتھ منٛز اِمپروٗمؠنٛٹ سبدَیمٕژ تہٕ صفٲیی ہُنٛد چھُ خاص خیال یِوَان تھاونہٕ اور یہِ سٔروِس ؤروِسَن ہُنٛد چھُ ٹھیٖک ٹھاک خیال یِوَان تھاونہٕ اور اَسہِ پَزِ یِم چیٖز پَزن اسہِ اِمپروٗ کَرٕنۍ اَسہِ پَزن یہِ ہِیٚلٕتھ کِیَر سِسٹَم اَتھ منٛز پَزِ نہٕ اَسہِ ژوٗر کَرٕنۍ کینٛہہ اتھ منٛز پزِ اَسہِ وقتَن فہٕ وقتَن سرکارَس پزِ وقتَن فہٕ وقتَن اَتھ اَتھ سِسٹم زیادٕ سَنُن ڈاکٹرَن پزِ سَنُن تِم چھا مطلب پَرٛاپَرلِی ہاسپِٹلَن منٛز اور تِہنٛزن ڈگریٖزن گژھان چیک گژھُن اور یۄس میڈِسَن چھِ یِوَان خاص کَر یۄس دوا چھِ کَمپٔنی چھِ یِوان سۄ دوا کَمپٔنی چھےٚ آرجِنَل کِنہٕ سۄ چھِ ڈُپلِکیٹ خاص خیال تتَھ گژھِ تتَھ گژھِ تَتھ گژھِ وقتَن فہٕ وقتَن گژھِ تَتھ چک یُن چک یُن سبدُن گورمِنٹہٕ سٕنٛدِ طرفہٕ تاکہِ یُس سُہ ہِیٚلٕتھ کِیَر چھُ ہِندوستَانَس منٛز یہِ سپدِ بہتر